ییٚلہِ أسۍ لکٕٹۍ ٲسۍ سکوٗل ٲسۍ أسۍ گژھان اَسہِ ٲسۍ نِوان پنٕنۍ ٹیٖچَر ٲسۍ اَسہِ نِوان ایٚکسکرشن ایٚکسکرشن ٲسۍ نِوان لانٛگ ایٚکٕسکرشن شاٹ ایٚکسکرشن شاٹ ایٚکٕسکرشن اوس اسہِ ییٚتہِ اکھ بالس پؠٹھ اکھ تتھ چھِ وَنان أسۍ سجدار تتہِ چھِ یارِ خوٗبصوٗرت یارِ چھِ تَتہِ خوٗبصوٗرت بال چھُ تَتہِ تور ٲسۍ أسۍ نِوان تَتہِ اوس لگان اَسہِ مَزٕ مگر سُہ چھُ واریاہ دوٗر اَسہِ ٲسۍ لکٕٹۍ بَچہِ اَسہِ ٲسۍ پَتہٕ زَنٛگَن کران دگ ییٚلہِ أسۍ تور ٲسۍ گژھن تَتہِ ٲسۍ وٕچھان ٲسۍ تِم یارِ ٲسۍ وٕچھان ناگ اوس تَتہِ تَتہِ وٕچھان ٲسۍ تِم کُلۍ وُلۍ ٲسۍ أسۍ تَتہِ یِوان وٕچھان ٲسۍ أسۍ تَتہِ یِم پتہٕ ٲسۍ نِوان لانٛگ ایٚکسکرشن سُہ اوس پؠوان گژھُن بَسَن منٛز تمہِ دۄہ آسنہٕ یِم سومو وومو یِم سکوٗل گاڑِ آسنہٕ سکوٗلس اَسہِ کینٛہہ اسہِ ٲسۍ نِوان بَسَن منٛز کالہٕ پؠٹھٕے ٲسۍ فِکِر آسان دَپان ٲسۍ أسۍ کَتھ بَس نَمبَر وَنَس آسوَ ٹُوَس آسوَ تھرٛی ہَس آسوَ کَتھ کَتھ بَسہِ آسو أسۍ یِتھُے ٲسۍ صُبحَن صُبحٲے نیران ٲسۍ گرِ پَننہِ واتَن ٲسۍ أسۍ سکوٗلَس منٛز تَتہِ ٲسۍ أسۍ پَنٕنۍ ٹیٖچَر وٕچھان ایٹنڈؠنٕس ٲسۍ کَران سٲری بَچہِ چھَ آمٕتۍ یِمو یِمو ییٚتہِ ناو شُہ لیٚکھنومٕتۍ تِم چھےٚ ٲمٕتۍ کھالان ٲسۍ أسۍ گاڑؠن منٛز واتناوان أسۍ بیٚیہِ أسۍ تور ترٛاوان ٲسۍ أسۍ تتہِ تِمَن پارکن منٛز تہٕ وٕچھن ٲسۍ پننؠن خَیال ٲسۍ تھاوَان یِمَن بَچَن پننؠن سکوٗل کؠن سارنٕے ہاوَان ٲسۍ تَتہِ اَسہِ تِم چی یِم ٲسۍ ہاوَان تِم پارکہٕ ٲسۍ ہاوان سۄ تِم جایہِ خوٗبصوٗرت خوٗبصوٗرت جایہِ ٲسۍ ہاوان اَسہِ تِم تَتہِ پَنٕنۍ ٹیٖچٲرٕس تہٕ اَسہِ ٲس واریاہ مزٕ یِوان پننؠن فرینڈن سۭتۍ ٲسۍ أسۍ یِم واریاہ مَزٕ یِوان ییٚتہِ چھِ وار واریاہ پارکہٕ یِم پہلگام چھُ گُلمرگ چھُ سوٚنمَرٕگ چھُ اچھہِ وَل چھُ ویرناگ چھُ یہِ چھُ نِشاط چھُ شالمور چھُ ہٲروَن چھِ یِم چھِ سارے پارکہٕ خوٗبصوٗرت أسۍ حظ چھِ یِمَن پارکَن منٛز گٔمٕتۍ أتھۍ چایلڈ ہُڈَس منٛزٕی چھِ أسۍ گٔمٕتۍ یِمَن پارکَن منٛز یِم چھِ سارے خوٗبصوٗرتھ یِم پارکہٕ پہلگام چھُ واریاہ خوٗبصوٗرت جاے یہِ اور چھِ یِوان نؠبرِمو مُلکو پؠٹھ تہِ یہِ سیاح لُطف اُٹھاونہٕ خٲطرٕ أسۍ تہِ ٲسۍ گژھان اَتھ پارکہِ منٛز بیاکھ گٔیہِ گُلمَرگ گُلمَرگ تہِ چھِ واریاہ خوٗبصوٗرت پارَک تَتہِ چھِ یہِ چھِ گنٛڈولا چھُ تَتہِ تہٕ تَتھ واریاہ مَزٕ اوس اَسہِ یِوان اَسہِ أسۍ ٲسۍ فوٹو پَتہٕ تُلَن فرٛؠنٛڈ پانہٕ ؤنۍ أسۍ چھِ تِم فوٹو آز تہِ وٕچھان أسۍ چھِ دَپان یہِ چھِ اَسہِ فَلٲنی پارکہِ منٛز تُجمٕژ مزٕ اوس اَسہِ یِوان ایٚکٕسکرشن گژھنَس اَسہِ اوس نہٕ سُہ دۄہ پتہٕ مٔشِد گژھان کینٛہہ تِم تِم دۄہ چھِ اَسہِ وٕنۍ تہِ یاد یہِ اوس ایجُکیشنُک اَکھ اِمپاٹَنٹہٕ أہَم حِصہٕ یہِ ایٚکٕسکَرشَن أسۍ ٲسۍ گژھان اؠکٕسکَرشَن ییٚتہِ چھِ أسۍ پننِس گامَس منٛز تہِ اکھ لَکٕٹ مۄ مَکٕٹ پارَک اَتھ چھِ أسۍ یہِ وَن بٕنٛگلہٕ وَنَان اور تہِ چھِ أسۍ گژھن ییٚمہِ ساتہٕ أسۍ ٹایِم چھُ یِوان اور چھِ أسۍ گژھان پنُن دِل خۄش تھاونہٕ خٲطرٕ چھِ أسۍ گژھان أسۍ پارکہِ منٛز تہِ تَتہِ چھِ واریاہ خوٗبصوٗرت پوش چھِ تَتہِ یہِ چھِ تتہِ کُلۍ چھِ تَتہِ واریاہ خوٗبصوٗرت أسۍ چھِ گژھان تور تتھ پارکہِ منٛز واریاہ مَزٕ چھِ أسۍ تتھ پارکہِ منٛز تہِ یِوان